کٲشر زَبانہِ چھُ پَنُن اَکھ اِتِحاس روٗدمُت یَنہٕ پٮ۪ٹھ تہِ کٲشُر وَننہٕ آو کٲشرِس دوران چھُ اِنسان باقیَن زَبانن ہُنٛد تہِ اِستِمال کَران یُس زَن ونکین کٔشیٖر مَنٛز کٲشُر بولان چھِ یِتہِ ہیٚکو نہٕ أسۍ ؤنِتھ کہِ یہِ چھُ بَرابَر پیٚور کٲشُر مَگَر سانہِ یَتھ کٲشرِ زَبٲنۍ مَنٛز چھِ واریاہ کٲشِر دانِشوَر ادیٖب لیٚکھَکھ کار گُلوکار عٲلِم بٔڑ بٔڑ عٲلِم آمٕتۍ اور واریاہ فَلسَف چھِ سانہٕ یَتھ کٲشر زَبانہِ مَنٛز آمُت لیٚکھنہٕ دِنہٕ بوزناونہٕ یا بوٗزمُت مَگَر بے شَک چھُ سانہِ کٔشیٖرِ ہنٛدۍ زَبانہِ پٮ۪ٹھ تہِ واریاہَن زَبانَن ہُنٛد اَثَر مِثال اردوٗ واریاہ اردُوٕک لَفٕظ چھِ تِم یِم زَن کٔشیٖرِ زَبٲنۍ مَنٛز چھِ یِم ٲمٕتۍ بَرنہٕ اور یِم زَن کٲشِر اِستعمال چھِ کَران زَن تہِ چھِ تِم کٲشُر آسان کَران یا فارسی فارسِیَس مَنٛز چھُ کیٛاہ چھِس وَنان فارسِیِکۍ لَفظ چھِ أسۍ کٲش کٲشرِ زَبٲنۍ مَنٛز اِستعمال کَران زَن تہٕ چھِ تِم کٲشِر لفظ مَگَر حقیقَت دَر حقیقَت چھِنہٕ تِم آسان کٲشِر لفظ یِتھے پٲٹھۍ چھُ اَنٛگریٖزی لفظ چھِ ونکیٚس اَنٛگریٖزی لفظ تہِ چھِ تِم ونکیٚن یِم زَن اِستعمال چھِ کٲشِر کَران زَن تہِ چھِ کٲشرٮ۪ن لَفظن ہنٛز اِستعمال کَران یِتھے پٲٹھۍ چھُ باقیَن باقیَن زَبانَن ہُنٛد تکیاز کٔشیٖر مَنٛز چھُ روٗدمُت اکھ اندٕ وَنٛد پٮ۪ٹھے زَن اکھ سُہ تِجارتی تِجارتہِ موٗجوب یِوان خَلَق یا سالٲنۍ یِوان تِمو تروو پَنُن اَثَر کٔشیٖر مَنٛز اور سُہ چھُ آز تہِ کٲشرِ زَبانہ مَنٛز صاف صاف مُظاہر کَران اِظہار کَران تہٕ اَثَر چھُ پیٚوان یُس زَن کَلچَر چھُ امہِ بونٛٹھ اوس ییٚتہِ آسان اَلَگ اکھ نِظام ونکیٚن چھُ یتنَس پیٚنٛٹ قمیضٕے ٲسۍ نہٕ کُنے وَقتَس سۭتۍ سۭتۍ ووت پیٚنٛٹ قمیض تہِ ییٚتہِ چھِ أسۍ کورِ لاگان بَدَل پَلَو ونکیٚن چھُ بَدَل پَلَو ونکیٚن چھُ بَدَل نِظام اوٚتام اوس اَلَگ حساب کِتاب اوٚتام اوس نہٕ کَلَس پٮ۪ٹھ بَغٲر دَجِ بَغٲر اوس نہٕ کانٛہہ آسنان بلکہِ دٔج کہِ تمہِ برونٛٹھ ٲسۍ نہٕ بَدَل تِم پھٔتۍ ہی مَگَر وٕنکیٚس چھِ دَجہِ ونکیٚن وَنو دٔج تہِ چھَنہِ کِہیٖنۍ بلکہِ چھِ ونکیٚن پَکان تِتھے پٲٹھۍ یتھ پٲٹھۍ باقٕے یَتھ حظ یورَپَس مَنٛز چھِ ونکیٚن لُکھ پَکان تمے آیہِ تاب حال باسیٚو مےٚ یہِ زِ واریاہ فَرَق آے چینٛج آے واریاہ